گۄڈٕ ٲسۍ نہٕ کَران یوٗتاہ کیٚنٛہہ مگر مےٚ باسان آز کَل چھِ واریاہ یِم زَن لیٚڈیٖز چھِ کورِ چھِ تِم چھِ سپوٹسَس منٛز رُجحان نِوان یِتھ کٔنۍ زَن اَسہِ چھِ اَکھ مطلب واریاہ رگبی پٕلیٲرٕس چھِ اٮ۪تھلیٖٹٕس چھِ بۄکسِنٛگ چھِ ٹَیکانٛڈو چھِ فُٹ بال چھِ تھوڑا کَم پَہَم کِرٛکٮ۪ٹَس منٛز چھِ واریاہ یَتھ منٛز چھِ واریاہ اِنٛٹرٛسٹ تھاوان تِم اگر أسۍ وٕچھو آز تہِ لۄکٹہِ لۄکٹہِ کورِ بچہٕ تہِ چھِ آسان کورِ بچہٕ چھِ آسان آز گامَن منٛز تِم چھِ آسان پَکان تِم چھِ آسان صُبحٲے یا شامَس چھِ تِمَن آسان ٹیوٗشَن یِم نَہ کٕلاسٕز اَتہِ کوچنٛگ وغیرہ تو وہ تِم چھِ تَتہِ آسان پنٕنۍ کوچنٛگ ووچنٛگ کَران اَصٕل پٲٹھۍ تہٕ بہٕ زانَکھ یِتھ کٲٹھۍ واریاہ یِتھ کٲٹھۍ مےٚ چھِ یہِ مطلب بیٚنہِ چھِ سۄ چھِ ٹَیکانٛڈو ٹَیکانٛڈوس منٛز چھِ تٔمۍ زیوٗنمُت سِٹیٹ چٮ۪مپِیَن شِپ یِتھَے کٲٹھۍ چھِ زارِیا چھِ سۄ چھِ واریاہ اَصٕل فُٹ بال گِنٛدان بیٚیہِ باسکٮ۪ٹ بال تہٕ سلما چھِ سلما چھِ بیڈ مِنٛٹنس منٛز گنٛدان اینٛڈ سۄ چھِ یَژھان کہِ برٛونٛٹھ کُن گژھَو کہِ وٕنۍ چھِ تِم سکوٗلَے لیکِن واریاہ چھُ سُکوپ تِمَن منٛز تہِ مطلب تِم چھِ یَژھان کہِ أسۍ کَرو یہِ تہٕ اگر أسۍ وٕچھو سپوٹٕس اَپَرچُنِٹی ہِنٛز انٛڈیاہس منٛز چھُ مےٚ باسان ٹھیٖک ٹھاک أسۍ ہٮ۪کو نہٕ ؤنِتھ وۄنۍ زیادٕ اَصٕل تہِ نہٕ کیٚنٛہہ تو لیکِن مےٚ باسان واریاہ چھِ مطلب واریاہ اَصٕل کُنہِ حدس تام تہِ تِم واریاہ اَصٕل یِتھ کٔنۍ ہسا وٕچھو أسۍ آز چھُ ووٗمٮ۪نٕز آی پی اٮ۪ل تانۍ گَژھان نہٕ ووٗمٮ۪نٕز چٮ۪مپِیَن لیٖگ چھِ آسان تو تٔتھۍ منٛز تہِ چھِ واریاہ اَکھ چھِ تِمَن پونٛسہٕ تہِ آسان بیٚیہِ چھِ شو کیس ہٮ۪کان تِم پنُن ٹٮ۪لٮ۪نٛٹ تہٕ کٔرِتھ اَصٕل پٲٹھۍ تہٕ ٹھیٖک